ہیٚلو

ہیٚلو کٔم اسلام تُہۍ چھُ حظ ٹھیٖک ٹھیٖک تُہۍ چھِ دِلشادا جان ٹھیٖک تُہۍ ؤنِو مےٚ تۄہہِ کیٛاہ دٔلیٖل چھُو ٹھیٖک تُہۍ ؤنِو مےٚ ریٖسیٚنٛٹ آ ریٖسیٚنٚٹ ٹیٚسٹ کوٚروا تۄہہِ آ کہِ ڑایبٕٹیٖز ہُنٛد فاسٹِنٛگ پتہٕ کھیٚتھ

ٹھیٖک تہٕ کوٗتاہ اوسوٕ تۄہہِ فاسٹِنٛگ تۄہہِ چھُ نہ یاد شاید کیٚنٛہہ ٹھیٖک تُہۍ ہٲوِو مےٚ رِپوٹس تہٕ بہٕ وُچھٕ تُہۍ ؤنِو مےٚ اکھ کَتھ تۄہہِ کیٛاہ باسان چھِ ییٚلہِ تُہۍ مطلب کیٛاہ نَرین دود کَپٲرۍ کَپٲرۍ تۄہہِ چُھ سٲرسٕے پوٗرٕ باڑی چھُ تۄہہِ دود آسان

ٹھیٖک تُہۍ ؤنِو مےٚ دوا ووا چھُوا کھیٚوان تُہۍ کِنہٕ وُنہِ چھُو کھیٚنَے کیٚنٛہہ ٹھیٖک ٹھیٖک تہٕ بی پی کوٗتاہ چھُ بی پی یس تہِ چھِو دوا کھیٚوان کِنہٕ

ٹھیٖک تُہۍ ؤنِو مےٚ تُہۍ ؤنِو مےٚ نوٗن کوٗتاہ چھِو تُہی کھیٚوان گۄڈنیٚتھٕے چھِ یہ أسۍ چھِ چیٚوان نُنہٕ چایا وُنہٕ چایا اَسہِ چھُ کھسان سارنٕے پَتہٕ بُلڈ پریشرا تُہۍ ؤنِو مےٚ تُہۍ چھِو نوٗن چھُو کَم کوٚرمُت کِنہٕ برابر چھُو نوٗناہ کھیٚوان ٹھیٖک ٹھیٖک تۄہہِ پَزِ پرہیز کَرُن یِمہٕ چھِ مطلب یوٗتاہ انسان پرہیز کَر تیٛوٗتاہ چھُ ٹھیٖک روزان تُہۍ کٔرِو کٲم اکھ تُہۍ کٔرِو پگاہ بیٚیہِ ٹیٚسٹہٕ پنٕنہِ اَمہٕ خٲطرٕ ڈایبٕٹیٖز خٲطرٕ فاسٹِنٛگ تہِ ؤنِو مےٚ تُہۍ نوٚو تہٕ بیٚیہِ پَتہٕ کھیٚتھ کوٗتاہ سُہ تہِ ؤنِو مےٚ تُہۍ بیٚیہِ ؤنِو مےٚ تُہۍ اتھ زنٛگن چھُ تۄہہِ دود آسان راتس تہِ چھُ آسان ییٚلہِ شۄنٛگان چھِ زیادٕ تر چھِ تَمہِ وِِزِ کران نیٚنٛدٕر چھَ نہٕ یِوان اتھ منٛز زیادٕ کیٚنٛہہ ٹھیٖک تُہۍ کٔرِو کٲم تُہۍ ؤنِو نا مےٚ یہِ ٹیٚسٹ کٔرِتھ ؤنِو تُہۍ مےٚ پَتہٕ ونہو بہٕ تۄہہِ کیٛاہ چھُ کَرُن مطلب تھاوَو دوا ووا تہٕ وُچھو أسۍ تۄہہِ نوِ سَرٕ دوا ووا تہِ وُچھو أسۍ تۄہہِ ٹھیٖک ٹھیٖک ٹھیٖک بیٚیہِ ٲسۍ زیٚو کران تُہۍ ایٚکسَرسایِز ویٚکسَرسایِز تہِ ٲسۍزیٚو کران تاکہ تُہۍ روٗزو فِٹ روٗزِو اَسہِ چھِ پتاہ دود دَگ یہِ چھِ آمتُے آسان تہٕ اِسلیے کٔرِو تُہۍ کٲم اکھ تُہۍ کٔرِو نوِسَر ٹیٚسٹ ویٚسٹ بی پی یُک تہِ کٔرِو تُہۍ نوِ سَر ٹیٚسٹاہ تہٕ بہٕ وُچھٕ أتی ہیٚکو بہٕ تۄہہِ ؤنِتھ تۄہہِ کیٛاہ پَزِ کَرُن تہٕ کیٛاہ نہٕ ٹھیٖک چھا ٹھیٖک چھُ ادٕ حظ ادٕ حظ اسلام علیکُم